منٛز چھِ یِوان دَردُنۍیاہ چھُ أسۍ یِوان أمِس ماجہِ ہسا چھُ سانہِ خٲطرٕ واریاہ زیادٕ عزاب گژھان یوتَن تام ہسا اَسہِ پَکُن چھُ تَگان پَکُن ہٮ۪چھناوُن تَگان توتَن تام ہسا چھُ اَسہِ آسان یہِ رَچھان کران اَسہِ واتناوان یوتَن تام أسۍ کُنہِ قٲبِل چھٕ گژھان یوتَن تام أسۍ میچیور چھ گژھان یہِ موج ہسا چھےٚ اَسہِ اَتھس تھپھ کٔرِتھ پَکناوان کھۄنہِ تُلان سٲنۍ روٗدَس شیٖنَس منٛز آسان اَسہِ تھپھ کٔرِِتھ أسۍ ہسا چھِ رَبہِ منٛز آسان دۄہَس ہَتہِ لَٹہِ پَلو لِتھوان اَسہِ چھِ آسان بَچہٕ أسۍ چھِ گنٛدگی پھلاوان یہِ موج ہسا چھِ سانہِ اَمارٕ سۄ گنٛدگی صاف کران دَپان کہِ أمِس بَچس گژھٮ۪م نہٕ اِزاہ واتُن یہِ گژھٮ۪م نہٕ بیمار پیوٚن أمِس گژھِ نہٕ آزار أمِس بَچس واتُن یہِ سٲنۍ موج چھٕ سانہِ خٲطرٕ واریاہ زیادٕ عزیٖز تہٕ رٔفیٖق آسان یہِ بَچہٕ چھ أمِس ماجہِ سٮ۪ٹھاہ تَنٛگ کران مَگر اسہِ ہسا اسہِ بَچن ہسا چھٕ یہِ موج آسان واریاہ زیادٕ رٔفیٖق آسان أمِس ماجہِ ہُنٛد گژھِ اَسہِ شُکُر گُزار روزُن یہِ ہسا گژھِ اَسہِ تگُن أمِس ماجہِ ہُنٛد شُکُر گُزٲری اَدا کَرٕنۍ